اسلام علیکم وعلیکُم سَلام آ سَر بہٕ اوسُس مےٚ ٲسۍ کارپٮ۪ٹ زٕ ترٛےٚ ضوٚرَتھ سَر أسۍ چھِ روزان لٲسۍ پورِ پُلوامہِ ناو چھُ مےٚ واجِد مےٚ ٲسۍ بہہ بَے بہہ کارپٮ۪ٹ زٕ ترٛوو ضوٚرَتھ گَرٕ خٲطرٕ سَر مےٚ اوس سَر ہیرِ خٲطرٕ حظ اوس بہہ بہہ بَے بہہ حظ ہیٚرِ خٲطرٕ

کَمرَن خٲطرٕ نہٕ حظ کیٚنٛہہ حالَس چھُ مےٚ ہیٚرِ خٲطرٕ حظ ضوٚرَتھ تُہۍ ؤنِو مےٚ کَلَر کُس کُس چھُ اَتھ یِوان تہٕ تُہۍ أنِو حظ دَہ بَہہ اہن حظ

اَہن حظ تُہۍ وٕچھِو سَر وایلیٹ کَلر وایلٹ کَلر وایلٹ کَلَر وٕچھِو تُہۍ سَر تَتھ کوٗتاہ سایز چھُ نیران مےٚ چھِ دَہ بَہہ فُٹ ضوٚرَتھ اہن حظ ٹھیٖک چھُ اَہَن حظ تُلِو بِہِو رۄبَس حَوالہٕ